وعلیکُم سلام آ أسۍ چھِ تِمَے تُہۍ کٕم چھُو آ تُہۍ عا یشہ کٕم عایشَہ ییٚتہِ چھِ واریاہ عایشَہ یِوان تُہۍ ہٮ۪کو پَنُن اٮ۪ڈرٮ۪س دِتھ اَچھا سوپرٕ پٮ۪ٹھ تہٕ تُہۍ کَمہِ ٹایمہٕ ٲسوٕ راتھ آمٕتۍ اَچھا حظ اَچھا مگر مےٚ اوسمو تۄہہِ شایَد ووٚنمُت تہٕ تہٕ تۄہہِ چھُنہٕ سَمٕجھ آمُت کیٚنٛہہ اَچھا تُہۍ ہیٚکِو مےٚ ؤنِتھ یہِ کُس اَچھا ٹھیٖک تہٕ تُہۍ ؤنِو مےٚ یہِ کُس دَوا چھُ مطلب کَلَر وَلَر کِنۍ آ

اَچھا یُس تِم کیپشوٗل چھُ مطلب مےٚ چھُمو تۄہہِ وۄزٕلۍ تِم زٕ اَکھ چھِ سِمپُل ٹیبلِٹ بیٛاکھ چھُ سُہ کیٚپشوٗل یِم کیپشوٗل چھِ تِم چھِ تۄہہِ صُبحٲے کھیٚنۍ ؤتھتٕے مطلب کھٲلی میٛادٕ چھِ تُہۍ کھیٚنۍ تِم کہِ کھٮ۪تھ نہٕ کِہیٖنٛۍ یِم باقٕے یُس سُہ بیٛاکھ ہیٚوٗ رٮ۪ڈ ٹیبلِٹ چھِ کیپشوٗل بَغیر سُہ چھُو تۄہہِ کھیوٚن بَتَس سۭتۍ مطلب بَتَس پٮ۪ٹھ نہٕ کیٚںٛہہ بَتہٕ کھٮ۪وان کھٮ۪وانٕے بوتل چھُو تۄہہِ مطلب یہِ ہیٚکِو تُہۍ پنٕنہِ مَرضی چھِ یہِ ہیٚکِو تُہۍ صُبحٲے تہِ چٮ۪تھ اَکہِ بَجہٕ تہِ چٮ۪تھ رات مطلب ژیٖرۍ تہِ شۄنٛگنٕکۍ ٹایمہٕ تہٕ مگر یہِ چھِنہٕ تۄہہِ یِتھٕ کٔنۍ چیٚنۍ کیٚنٛہہ یہِ چھُو تۄہہِ ہُہ أکِس آبہٕ گِلاسَس منٛز یِم چَمچ زٕ ترٛٲوِو مطلب یا اَگر یِتھَے کٔن تُہۍ چیٚیِو پٮ۪ٹھ چیٚہوٗس مگر ترٛیشہٕ گِلاس اَکھ تہٕ ہُتھٕ کٔنۍ روزیو زیادٕ بہتر اَگر تُہۍ یہِ کُنہِ منٛزٕ ترٛٲوِو پَتہٕ چیٚیِو تِتھٕ کٔنۍ چھُ زیادٕ بہتر روزان

ییٚلہٕ زیادٕ ضروٗری چھِنہٕ کِہیٖنٛۍ اِنٛجَکشَن سۭتۍ چھِ تھوڑا یہِ گژھان دوٚپمو ییٚلہِ زیادٕ دَگ آسٮ۪و تہٕ بِلکُل اِنٛجَکشَن حظ گژھِ تُہۍ ہٮ۪کِو اِنٛجَکشَن تہِ کٔرِتھ تہٕ تُہۍ ہیٚکِو یتھ یوٗرۍ تہٕ اِتھ تہٕ أسۍ ہٮ۪کو تۄہہِ دَوا تہٕ بیٚیہِ کیٚنٛہہ دِتھ چلو ٹھیٖک چھُ اسلام وعلیکُم